گۄڈنیٚتھٕے وَنو أسۍ یہِ زِ یۄس یہِ کٲشِر زَبان ٲس اَتھ لَفظَس منٛز اوس گۄڈنیٚتھٕے میچھَر یعنی کہِ مِٹھاس گوٚو اَتھ مَنٛز کیٛاہ وَنو أسۍ اَتھ مَنٛز وَنو أسۍ یہِ زِ یُس اَکھ أکِس سۭتۍ لول اوس آسان سُہ اوس اَمے کٲشِر زَبانہِ سۭتۍ آسان اَکھ أکِس نِش لول اَکھ أکِس سۭتۍ لۄکٹیٚن اوس لۄکٹیٚن سۭتۍ یا بَڑیٚن اوس لۄکٹیٚن سۭتۍ یا لۄکٹیٚن اوس بَڑیٚن سۭتۍ سلام ٲسۍ کران اکھ أکِس یا کٲشِرۍ پٲٹھۍ ٲسۍ وَنان وارٔے چھُوا ٹھیٖک پٲٹھۍ چھُوا اصٕل پٲٹھۍ چھُوا زِ اَتھ منٛز اوس واریاہ میچھَر آسان اَتھ زَبٲنۍ مَنٛز مگر وۄنۍ کیٛاہ گژھان چھُ یُتھُے یہِ ماڈٔرنِٹی آیہِ جٔدیٖد دور آو گوٚو اَتھ مَنٛز کیٛاہ گوٚو زِ اسہِ کٔر یہِ کٲشِر زَبان پَنٕنۍ خَتمٕے نَہ تہٕ ٲس یہِ کٲشِر زَبان یہِ ٲس واریاہ آسان سہل ٲس یہِ زَبان اَتھ منٛز ٲس نہٕ پَریشٲنی کِہیٖنۍ نہٕ مِثال وَنو أسۍ یہِ زِ یۄس اسہِ پَنٕنۍ موج چھِ آسان تٔمِس ٲسۍ أسۍ کٲشِر پٲٹھۍ وَنان موجی گوٚو وۄنۍ یُس یہِ آزُک زَمانہٕ چھُ اس کو تٔمِس چھِ وَنان ماں یا مَدَر وَنہوس یا مما وَنہوس گوٚو یُس سُہ موج تہٕ مما چھُ گوٚو اتھ منٛز آیہِ واریاہ پانہٕ وٲنۍ ڈِفریٚنٕس گوٚو اتھ منٛز آو واریاہ دوٗریٚر گوٚو أسۍ ٲسۍ کَران موجی ہٲو لجۍ یا موج گوٚو سۄ ٲسۍ وَنان تورٕ ہٲو لٔجۍ یا موج گوٚو أمِس بَچَس تہِ اوس باسان نا یہِ ہا چھِ مےٚ موج یہِ ہا چھِ مےٚ وَنٛدان پَنُن زوٗ گوٚو کٲشُر اوس تٔمِس یِوان سَمجھ گوٚو وۄنۍ اگر آز ونوٚ مَدَر ماں سۄ چھَنہٕ تورٕ واپَس وَنٲنی نہٕ ہو لوٛگ یا مَما یا کیٚنٛہہ بَدَل کیٚنٛہہ ہو ماں گوٚو آز چھِ تَؤے پیٚوان اَتھ پٮ۪ٹھ پیٛو واریاہ اثر گوٚو یُتھُے یہِ اُردو زَبان آیہِ مِثال گوٚو گۄڈٕنیٚتھٕے ٲس آمٕژ تہِ گۄڈٕ مگر برٛونٛہمِس زَمانَس مَنٛز ٲس نہٕ یہِ کِہیٖنۍ نہٕ مَگر یُس أزیٛک زَمانہٕ چھُ اَتھ کٲشرِ زَبانہِ پٮ۪ٹھ پیٛو واریاہ اَثر یہِ چھِنہٕ ہیٚکان وۄنۍ عام طور پٮ۪ٹھ کٔرِتھ کِہیٖنۍ نہٕ گوٚو اسہِ ٲسۍ تَن گھرَس مَنٛز معموٗلی لۄکُٹ بَچہِ سُہ تہِ چھُ کَران اردوٕے سُہ تہِ چھُ کَران اِنٛگلِشی اسہِ ٲسۍ تَن سکوٗلَس مَنٛز کیٚنٛہہ اَنُن یا گَژھُن بازَر ٲسۍ تَن گوٚو تَتہِ چھُ سورُے چَلان اُردو یا اِنٛگلِش لنٛگویج چلان زبان چھِ چَلان کٔشیٖر یۄس یہِ زبان ٲس کٲشُر زبان یہِ چھِ رَژھ رَژھ گَژھان ختمٕے نَہ تہٕ یۄس اسہِ یہِ کٲشُر پَنٕنۍ یہِ زبان ٲس یہِ اوس پَنُن اسہِ کَلچَر اوس یہِ اسہِ یہِ اوس نہٕ اسہِ پننیٚن کٔشیٖرِ ہُنٛد کَلچَر گوٚو ییٚتہِ اوس سورُے کیٚنٛہہ گژھان سُہ اوس اسہِ کٔشیٖرِ منٛزٕے نیران کٲشِرۍ پٲٹھی ٲسۍ أسۍ ناو تہِ وَنان گوٚو ژھۄپہٕ کٔرِتھ نَہ ٲس آسان پریشٲنی نَہ ٲس آسان کِہیٖنۍ نہٕ گوٚو پَتہٕ تَتہِ پٮ۪ٹھ گٔے یہِ رَژھ رَژھ رَژھ رَژھن یہِ آیہِ وۄنۍ ختم گَژھنَسٕے گوٚو یہِ گٔے نیٚصفہٕ ختم مَگر وُنہِ چھِ یہِ تھوڑا بہت چھِ یہِ وُنہِ تہِ مگر یُتھٕے وۄنۍ ؤری اَکھ زٕ یِن گوٚو یہِ گَژھہِ اَنٛد ہیٚتھٕے یہِ کٲشِر زَبان ختمٕے تِکیٛازِ گۄڈٕنیٚتھٕے اگر أسۍ بَچَن وُچھو تِمَن چھُ یِوان کٲشُر گوٚو تِمَن چھُنہٕ وۄتھٲنی نَہ چھُ تَگان تِمَن لیکھُن نَہ چھُ تَگان تِمَن پَرُن گوٚو یہِ چھُ گَژھان رژھ رژھ یہِ ختمٕے یہِ زَبٲنی چھِ گژھان ختم گوٚو وۄنۍ کیٛاہ پَزِ گورمِنٹَس کَرُن گورمِنٹَس پَزِ یہِ کَرُن تھوڑا بہت اَتھ سام ہیٛون زِ یہِ کٲشِر زَبانٔے ٲسۍ تہٕ یہِ کیٛازِ چھِ گژھان ختم أمِس پَزِہے یہِ تھوڑا بہت زیادٕ پَہمَتھ سکوٗلَن مَنٛز اِستعمال کَرناوٕنۍ یا وَنو أسۍ گھرَن مَنٛز اِستعمال کَرناوٕنۍ گوٚو یہِ گَژھہِ ہے اسہِ یِتھے کٔنۍ تھو یہِ آ یہِ تہِ گَژھہِ ہے نہٕ ختم پَتہٕ کِہیٖنۍ تہٕ